سٲنِس ایریاہس وٕچھنہٕ خٲطرٕ اگر ٹیوٗرسٹ یِن کُنہِ ساتہٕ تہٕ تِمن لگن کم سے کم دہ بہہ دۄہ ٹیوٗرسٹ پلیس وٕچھنہٕ خٲطرٕ یپٲرۍ چھِ واریاہ زیادٕ اصل خوٗبصوٗرت تہٕ واریاہ واریاہ اصل جایہِ یِمن جاین تِم ہٮ۪کن یِتھ تہٕ پنُن ٹایِم سپٮ۪نڈ کٔرتھ تِمن لگن کم سے کم دہ بہہ دۄہ